السلام علیکُم تُہۍ چھِو حظ بیکری شاپ پٮ۪ٹھٕ مےٚ حظ نِیے پٔتمہِ لَٹہِ تۄہہِ نِش ژوٚٹ سۄ ٲس واریاہ زیادٕ اَصٕل اَسہِ اوس پٔتمہِ لَٹہِ فَنٛکشَن مےٚ نِیے سۄ ٲس ژوٚٹ واریاہ زیادٕ اَصٕل مےٚ اوس ییٚمہِ لَٹہِ تہٕ آرڈَر کَرُن مےٚ مِلیٛاہ اَہَن حظ مےٚ حظ کٔرٕکھ سارے تَمہِ دۄہ تٲریٖف ییٚلہِ مےٚ ژوٚٹ نِیہِ تۄہہِ نِش مےٚ ٲسۍ کُکیٖز کٔرۍمٕتۍ تَمہِ دۄہ آرڈَر بیٚیہِ پیسٹری سۄ پوشے واریاہَس ٹایمَس سۄ ہُرییہِ سۄ پوشے واریاہَس ٹایمَس مےٚ مےٚ اوس آرڈَر کَرُن وۄنۍ خانٛدرَس خٲطرٕ مےٚ چھِ کورِ خانٛدَر تہٕ وُنہِ چھِ مےٚ تٔمۍسٕے خٲطرٕ کَرُن آرڈَر اَسہِ چھُ خانٛدَر اَسہِ چھِ ژوٚٹ واریاہ ضروٗرت اَسہِ چھِ کُکیٖز پانٛژھ ہَتھ ضروٗرت سُہ مِلیٛاہ

مےٚ حظ ٲس کُکیٖز ضروٗرت بیٚیہِ ٲس مےٚ پیسٹری ضروٗرت بیٚیہِ حظ ٲس مےٚ کیک پانٛژھ ہَتھ ضروٗرت اَسہِ چھِ پٔژھۍ واریاہ زیادٕ اَگر کوٚر اگر مےٚ ایٚکٕسٹرا تہِ چھَس ضروٗرت سۄ مِلیٛاہ مےٚ پَتہٕ تَمہِ دۄہ ژوٚٹ یہِ کَر اَہَن حظ ڈِسکاوُنٛٹ چھِ زیادٕ ضروٗری ضروٗرت تُہۍ ؤنۍتَو مےٚ مےٚ مِلیٛاہ یِم نَیہِ قٕسمٕکۍ ژۅچہِ چھِ اَز یِوان کرٛیٖم رول چھِ آسان پُڈِنٛگٕس چھِنا تِم تہٕ مِلناہ یہِ کَر گژھِ مےٚ یہِ پُلیس آرڈَر مےٚ زَن آسہِ خانٛدَر پگاہ خٲطرٕ یہِ مِلیٛاہ مےٚ اَز یہِ ژوٚٹ یِمہٕ حظ گژھِ مےٚ اَز خراب اَز چھُِنا رٮ۪تہٕ کول مےٚ حظ ٲس آیِس کریٖم تہِ ضروٗرت سۄ مِلیٛاہ مےٚ اَز چھَنا نَیہِ قٕسمٕچ آیِس کریٖم پیمژٕ تِم مِلناہ پٔژھٮ۪ن چھِنہٕ حظ پَتہٕ لاسٹَس دِوان کیٛاہتام سۄ تہِ سُہ مِلیٛاہ مطلب نَیہِ نَیہِ قٕسمٕکۍ چھِنا اَز کیٛاہتام پیٚمٕتۍ تِم پُٹِنٛگٕس بیٚیہِ آیِس کریٖم تِم قٕسٕم ڈیزٲرٹٕس کَسٹٲرڈ تہِ چھُ میلان تِم میلنہٕ حظ مےٚ اَہَن حظ مےٚ حظ ٲس ژوٚٹ ضروٗرت مےٚ چھِ سۄ صاف کالٹی ہٕنٛز ضروٗرت مےٚ حظ ٲس مےٚ حظ ٲس بیٚنہِ تہِ ضروٗرت تَمہِ پَتہٕ ژوٚٹ تِمَن تہِ چھِ فَنٛگشَن تٔمِس چھِ تٔمِس چھِ پَتہٕ واریاہَن چھِ اَسہِ فَنٛکشَن میٛانہِ بیٚنہِ بیٚیہِ رِشتہٕ دارَن دۄن ترٛٮ۪ن تِم تِم حظ ٲسۍ واریاہ تٲریٖف کَران تُہٕنٛزن ژۄچَن ہٕنٛز تِمَن میلہِ حظ ژوٚٹ یہِ بیکری شاپ کَر تانۍ چھِ آسان یَلہٕ یہِ چھِ آسان ہر کُنہِ دۅہ ایٚویلیبُل تہٕ حظ چھو واریاہ اَصٕل سٔروِس تیٚلہِ تۄہہِ کیٛاہ حظ وَنہو بہٕ تۄہہِ حظ چھَو واریاہ اَصٕل سٔروِس سٲری ٲسۍ تٲریٖف کَران یِم اَسہِ پٔژھۍ ٲسۍ نہَ حظ ییٚتہِ پٔتمہِ لَٹہِ تِم ٲسۍ سٲری وَنان یِمَن کٲژاہ ژوٚٹ چھِ اَصٕل بیٚیہِ چھِ یِم ٹایمَس پٮ۪ٹھ واتناوان یہِ أسۍ آرڈر چھِ کَران تہِ چھِ واتناوان کیکَن پٮ۪ٹھ چھِ تُہۍ چھِو حظ ناو تہِ لیکھان کیکَن پٮ۪ٹھ تَتھ پٮ۪ٹھ چھِنہٕ حظ اَز تھرٛی ڈی پرٛنٛٹٕس یِوان تِم تہِ چھِ حظ تُہۍ ترٛاوان اَز چھِنہٕ حظ پیکِنٛگ تہِ یِوان نَیہِ طٔریٖقہٕ کَرنہٕ تُہۍ چھِو حظ تِم کَران مےٚ تہِ ٲسۍ ضروٗرت پَنٕنٮ۪ن کیکَن پٮ۪ٹھ تُہۍ تُہۍ حظ چھِو واریاہ اَصٕل ژوٚٹ بَناوان بیٚیہِ حظ چھِ سۄ واریاہ اَصٕل صاف ژوٚٹ آسان مےٚ حظ کھیٚیے سۄ واریاہ لَٹہِ بہٕ چھَس نارمَل ڈیَن منٛز تہِ سۄے ژوٚٹ کَران پرٛیفر مےٚ اوس مَہرنہِ خٲطرٕ تہِ کیک ضروٗرت تَتھ پٮ۪ٹھ ہیٚکِوٕ تُہۍ ناو لیکھِتھ تیٚلہِ کٔرۍوٕ تُہۍ مےٚ آ تیٚلہِ کٔرۍوٕ تُہۍ مےٚ آرڈر پُلیس ٹایمَس پٮ۪ٹھ گَژھِ مےٚ واتُن اَکھ گژھن مےٚ پانٛژھ شُکریہ شُکریہ تُہُنٛد واریاہ زیادٕ شُکریہ بیٚیہِ گٔژھِو مےٚ بیسٹہٕ کالِٹی آسٕنۍ تَتھ منٛز کُکیٖز تہِ گژھن آسٕنۍ بیٚسٹ کالِٹی ہٕنٛدۍ کیک آ کیک تہِ گژھن آسٕنۍ بیٚسٹہٕ کالٹی ہٕنٛدۍ تِم واریاہَس ٹایمَس روزَن برٛیڈ تہِ چھِ مےٚ ضروٗرت برٛیڈ میلہِ حظ تیٚلہِ کٔرۍوٕ تُہۍ مےٚ یہِ آرڈَر پُلیس شُکریہ شُکریہ شُکریہ شُکریہ